اَسہِ حظ چھِ کٔرمٕژ یہِ ٹراے اَکہِ لَٹہِ یہِ کَنٹینَر گاڈنِنٛگ گاڈنِنٛگ تہٕ مَنٛز ٲسۍ تھٲومٕتۍ اِنڈور پلانٹٕس اَوُٹ ڈور پلانٛٹٕس تَتھ مَنٛز اوس اکھ پلانٛٹ یہِ بلیک پرنس اوس سُہ جیڈ پلانٹ اوس واریاہ قٕسم پلانٛٹٕس ٲسۍ تھٲیمٕتۍ تَتھ مَنٛز تِم ٲسۍ واریاہ اَصل شوٗبان تہٕ بیٚیہِ ٲسۍ مےٚ تِم واریاہ خۄش گَژھان تِم پلانٛٹٕس تہٕ تَتھ مَنٛز ٲسۍ تِم پاین ہی تِم اَکھ قٕسم کُلۍ تہٕ تِم ٲسۍ مےٚ واریاہ خۄش گَژھان